اسلام علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ڈاکٹَر صٲب مےٚ حظ اوس زُکام تہٕ مےٚ ؤنۍ تو اَتھ کیٛاہ چھُ علاج اہن حظ ٹھیٖک حظ چھِ